ہیٚلو ڈاکٹر صٲب چھُو حظ مےٚ حظ اوس اوترٕ پٮ۪ٹھ چھٲتۍ خراب تہٕ مےٚ دَپیٛاے بہٕ یِمہٕ تۄہہِ نِش ٹھیٖک حظ چھُ